میٛٲنۍ فیورِٹ گیم چھِ کرکٹ تکیٛازِ کِرکٹ ووت مےٚ لَکچار پانہٕ پٮ۪ٹھ گِنٛدان اَتھ چھُ واریاہ مَزٕ یِوان گِنٛدان گِنٛدان أسۍ ٲسۍ واریاہ پُرجوش آسان ییٚلہِ أسۍ سُکول پٮ۪ٹھ ٲسۍ یِوان پَتہٕ ٲسۍ دَپان أسۍ چھُٹی کر ترٛاوان پَتہٕ ٲسۍ گَژھان أسۍ کھَہَس مَنٛز گِنٛدنہِ کھَہَس مَنٛز ٲسۍ آسان واریاہ بیرٕ پَتہٕ ٲسۍ أسۍ تھاوان اَکھ بیرَہ بونٛڈرٛی تَمہِ اپور اوس آسان چھَکہٕ یا چوکہٕ واریاہ مَزٕ اوس یِوان أسۍ ٲسۍ دۄہَس اوس اسہِ سورُے مَشان اگر أسۍ آتھوارِ دۄہ ٲسۍ لاگان گِنٛدُن بَتہٕ کھیٚنہٕ ٲسۍ یِوان بَتہٕ کھیٚنہٕ ٲسۍ یِوان گھرٕ أسۍ سُہ تہِ دۄیہِ بَجہِ ترٛیٚیہِ بَجہٕ تہِ اوس یِوان واریاہ مَزٕ اَتھ گیمہِ سۭتۍ تہٕ سانہِ عَلاقٕکۍ سٲری شُرۍ ٲسۍ تقریبًا یہٲے گیم گِنٛدان باقٕے گیمہٕ آسہٕ نہٕ اسہِ زیادٕ پَتہ کیٚنٛہہ گیم ٲسۍ أسۍ کران شُروع أسۍ ٲسۍ ٹاس کَران ٹاس ٲسۍ نہٕ کران أسۍ تتھ رۄپیہ پیٚٹھ کینٛہہ بلکہِ أسۍ ٲسۍ بیٹ لَگاوان تھوٚد پَتہٕ ٲسۍ دَپان سڑکھ پَہاڑ پَتہٕ ٲسۍ کران کٲم پَتہٕ اوس اَکھ ٹیٖم مَطلَب زینان ٹاس پَتہٕ اوس سُہ کَران بیٹِنٛگ پَتہٕ ٲسۍ أسۍ تتھ ٹیٚنس بالہِ گِنٛدان میچ پَتہٕ ٲسۍ چھَکہٕ ترٛاوان واریاہ دوٗر ٲسۍ ترٛاوان چھَکہٕ پَتہٕ ٲسۍ أسۍ لَگاوان تِم پَتہٕ ٲسۍ أسۍ بیٹ تہِ تھاوان تتھ مَنٛز کہِ تمہِ ساتہٕ کوتاہ ٲسۍ أسۍ تھاوان رۄپیہ دٔہ یا وُہ مُشکِلی سان دۄہَس ٲسۍ أسۍ پَننِس پانَس رَتھ والان پَتہٕ شامنَس ییٚلہ أسۍ زیادٕ کھۄتہٕ زیادٕ پَتہٕ ٲسۍ آسان اسہِ رۄپیہ دٔہ یا وُہ زینمَژ مگر مَزٕ اوس یِوان اَتھ مَنزواریاہ زیادٕ واریاہ زیادٕ لطف اوس یِوان اتھ مَنٛز یِم موبایل فون ٲسۍ نہٕ کِہیٖنۍ باقی چیٖز ٲسۍ نہٕ کِہیٖنۍ لوٗکھ ٲسۍ فرٛی آسان آزاد ٲسۍ یِم آسان واریاہ ٲسۍ وُچھان تماش یِم نہٕ گنٛدِتھ ٲسۍ ہیٚکان کِہیٖنۍ گھرِاگر کانٛہہ کٲم ٲسۍ آسان سُہ ٲسۍ تھاوان أسۍ تِتھے پٲٹھۍ سُہ ٲسۍ نہٕ مانان أسۍ کَرُن کیٚنٛہہ أسۍ ٲسۍ دَپان نَہ گۄڈٕ کَرُو أسۍ کٲم گۄڈٕ گِنٛدو أسۍ کرکٹ کِرکَٹَس مَنٛز ٲسۍ مَطلَب ییٚلہ زیادٕ تر اوس آسان اسہِ گام اَکھ تتھ چھِ وَنان شالہٕ ووٚن تتہٕ اوس آسان گرٛاوُنٛڈ تتہِ اوس یِوان واریاہ لطف گِنٛدنَس مگر تور ٲسۍ أسۍ کُنہ ساتہٕ گَژھان ہَفتَس مَنٛز یُہٲے اَکہِ دۄہ ییٚمہِ دۄہ چھُٹی آسہِ ہے مگر مَزٕ اوس آسان أسۍ ٲسۍ سٲری یِم کامہِ ٲسۍ ترٛاوان أسۍ سایڈَس کُن اکہِ طرفہٕ گَژھان ٲسۍ گِنٛدنہِ اَکھ چیٖز اوس گَژھان زِ یُس روٗل ٲسۍ آسان یِم قانون ٲسۍ تمہِ مطٲبق ٲسۍ أسۍ کَران کوشش یہِ گیم گِنٛدنٕچ تہٕ واریاہ اصٕل مَزٕ آسہٕ لَڑٲے تہِ ٲسۍ أسۍ مَنٛزٕ ٲسۍ وَسان لَڑٲے تہِ اسہِ پانہٕ وٲنۍ کُنہِ چیٖزَس پٮ۪ٹھ اَکھ اوس دَپان یہِ چھُ آوُٹ اَکھ اوس دَپان یہِ چھُ ناٹ آوُٹ بہرحال وَنُن چھُ مےٚ یی زِ یُس یہِ کرکٹ گیم چھِ واریاہ اصٕل گیم چھِ یہِ واریاہ فیورِٹ گیم چھِ مےٚ یہِ حالانٛکہ آز چھُس نہٕ بہٕ زیادٕ گِنٛدان یہِ کیٚنٛہہ کُنہِ ساتہٕ اگر میٛوٗل ٹایمہ یہٲے شوخَہ ووخَہ کُنہ ساتہٕ کَڑان بہتریٖن گیم چھِ یہِ اگر یہِ روٗلو حِساب یی گِندنہٕ سارے روٗلٕز کرو أسۍ فالو واریاہ اِنٹرٛیٚسٹِنٛگ گیم چھِ بَنان یہِ واریاہ مَزٕدار گیم چھِ بنان یہِ تہٕ لوٗکھ تہٕ ٲسۍ کَران برٛونٛہہ پرٛیٚفر یہِ گیم زیاد کھۄتہ زیادٕ وُچھنٕکۍ البتہٕ أزکیٚن لوٗکَن چھُنہٕ زیاد ٹایم کیٚنٛہہ تہٕ تِم چھِنہٕ زیادَس کالَس مَطلَب وُچھان یہِ کہِ اگر ترٛایہِ وَتہِ پَکان پَکان دِوان نَظرَہ کیٛاہ دلیٖلہ چھِ تِمَن چھَنہٕ آز فرصتٕے تِم بیٚہن مِنٹَن دَہَن یا منٹَن وُہَن پَتہٕ وُچھ ہَن تِم یہِ گیم